یُس فیورِٹ سِنگر چھُ تٔمِس چھُ ناو بی پَراگ تٔمۍ سٕنز آواز چھِ مےٚ پسنٛد یُس سُہ گٮ۪ون چھُ تٔمۍ سٕنز اَلگ چھِ آواز سۄ چھےٚ دِلس گژھان تٔرِتھ تٔمۍ سُند اکھ سانگ چھُ سلوٗکٕس خَطرناکھ مےٚ پسنٛد چھُ بیاکھ چھُ بیٚیہِ چھِ تِم ڈَوُن ٹو أرٕتھ پٔرسٔنیلٹی ویٖڈیو یِم یم مےٚ وٕچھۍ تِم چھِ اَصٕل تِم سانگ چھِ پسنٛد مےٚ